اگر بہٕ پنٕنۍ فیورِٹ موٗوی سٹارٕز ونہٕ تتھ منٛز چھُ یِوان شارُک خان چھُ آمر خان سلمان خان چھُ تہٕ امہِ مٔزیٖد تہِ چھِ کینٛہہ یِم مےٚ پسنٛد چھِ یتھ منٛز وورُن دون چھُ یِوان سُشانت سنٛگ راجپوٗت اوس مےٚ فیورِٹ تہٕ یِم چھِ کینٛہہ میٲنۍ فیورِٹ سٹارٕز تہٕ یِمو منٛز چھُس بہٕ یژھان اگر مےٚ سمکھُن آسہِ ہا بہٕ سمکھا شارُک خانس شارُک خان چھُ مےٚ واریاہ زیادٕ پسنٛد تٔمۍ سٕنٛز موٗوی چھُس بہٕ سارے وٕچھن تقریٖبن تہٕ سُہ چھُ تٔمِس چھِ ونان کنٛگ آف دِ بالی وُڈ تہٕ لہٰزا کٔرتھ چھُ مےٚ شوق تٔمۍ سٕے سمکھٕہا بہٕ اگر بہٕ وۄنۍ تٔمِس سمکھٕ تٔمِس ونہٕ ہا بہٕ ژٕ نٕے تیوٗتاہ یاوٕ تہِ اوسُکھ کینٛہہ ژےٚ کتہِ أنِتھ یہِ کانفڈیٚنٕس ژےٚ کیٛاہ کوٚرُتھ یہِ اٮ۪کٹنٛگ کٕتھ کٔنۍ گٔیٖی ژےٚ پھروٗٹفُل ثٲبتھ ژٕ کیٛاہ چھُکھ تیوٗتاہ کران ییٚمہِ سۭتۍ ژےٚ لُکھ یوٗتاہ پسنٛد چھِی کران تہٕ تِکیٛازِ سُہ چھ أکِس جایہِ پانہٕ تہِ ونان مےٚ ٲسۍ نہٕ تمہِ آیہِ سۄ ہایٹ وایٹ تہِ ٲسۍ نہٕ مےٚ کینٛہہ یِتھ کٔنۍ أکِس ہیٖرو وس تصور ٲس تمہِ ساتہٕ یِوان کرنہٕ یِتھ کٔنۍ امتاب بچن اوس تٔمِس ٲسۍ ہایٹ واریاہ زیادٕ یِتھٕے کٔنۍ باقٕے ہیٖرو یِم لیجنٛڈ ٲسۍ تمہِ ساتہٕ تہٕ شارُک خانس اوس سۄ ہن ٲسۍ أمِس کٔمی تہٕ تمہِ باوجوٗد تہٕ اگرے اگر أسۍ شکٕل تہِ وٕچھو شکٕل تہِ ٲسۍ نہٕ تٔمِس زیادٕ اصل کینٛہہ مگر تمۍ یِم آڈٕس سایڈ لاین کٔرتھ ہو تٔمۍ پنُن یُس تٔمِس اٮ۪کٹنٛگ ہُنٛد جنوٗن اوس سُہ کوٚر تٔمۍ سُہ نخور تٔمۍ تہٕ لہٰزا کٔرتھ گوٚو سُہ لُکن واریاہ زیادٕ پسنٛد تہٕ لُکھ چھِ تٔمِس وُنہِ تہِ پسنٛد کران تہٕ ییٚلہِ تہِ کُنہِ ساتہٕ بالی وُڈس چھُ باسان زوال یی تتھ چُھ شارُو خانٕے بیٚیہِ روایِو کران یِتھ کٔنۍ اسہِ پٔتمہِ موٗوی منٛز وُچھ تٔمِس کۭژہ ہِٹ گٔیے سۄ پٔتِم موٗوی